کَشمیٖری لینٛگویج ہُنٛد چھُ یہِ رول یَتھ پرٛموٹ کَرنَس منٛز کَلچَرَل ہیرِٹیج بَچاونَس منٛز چھِ یہِ رول زِ یُس اَسہِ کَشمیٖرُک لِٹریچَر چھُ یُس اَسہِ کَشمیٖری ثقافَت چھُ سُہ چھُ روزان اَمہِ سۭتۍ برقرار تِکیازِ ییٚمہِ ساتہٕ بَچہِ کَشمیٖری لینٛگویج چھُ ہیٚچھان اَدٕ چھُ سُہ ہیٚکان کَشمیٖرُک لِٹریچَر کَشمیٖرُک اَدب پٔرِتھ تَتھ منٛز ییٚتہِ پَتہٕ یِوان چھُ چاہے شٲعری چھےٚ یِوان غزلہٕ چھےٚ یِوان یا باقٕے چیٖز یِم اَتھ منٛز چھِ یِوان تِم ناولہٕ چھِ یِوان دَاستان چھِ یِوان کٲشِر پٲٹھۍ تیٚلہِ چھِ ہیٚکان اَکھ بَچہِ پٔرِتھ تہٕ تِم سَمجِتھ ییٚلہِ بَچَس کَشمیٖری لینٛگویج آسہِ گوٚو تَمے سۭتۍ چھُ پَتہٕ سوند کَلچَرَر تہٕ کَلچَر گَژھان پِرٛزٔرٕو یِم بَچان چھِ تَمے سۭتۍ سون کَلچَر تِکیٛازِ ییٚلہِ أسۍ کَشمیٖر لینٛگویج ہیٚچھو پَرو تہٕ تیٚلے ہیٚکو أسۍ اَمیُک لِٹریچَر پٔرِتھ اَمیُک اَدب پٔرِتھ تہٕ اِتھَے پٲٹھۍ بَچہِ پَتہٕ یہِ سون ہیٚرِٹیج